ہیٚلو اسلام علیکُم آہن حظ آ شُکُر تُہۍ ٲسوٕ حظ ٹھیٖک آہن حظ آ

ڈیٚپِٕتھ حظ چھَس تھوڑا کمٕے

ہے نہ حظ نہ

نا حظ فوکَس بہٕ حظ چھُس کَران بہٕ حظ چھُس کَران فوکَس انشاء اللہ آہن حظ بِلکُل حظ آ ہُہ نا حظ

آہن حظ آ نا حظ بہٕ حظ چھُس ونان بہٕ کَر یِمہٕ یہِ حظ یہِ پرٛیٚکٹٕس کَرنہِ حظ آہن حظ آ مےٚ چھےٚ حظ اور یِنُے یِِہَے گرٛاونٛڈس منٛز حظ پنہٕ نِس گرٛاونٛڈس منٛز پنہٕ نِس

آ ٹھیٖک آہن حظ آ فِٹنیٚس حظ ضروٗری

آ ٹھیٖک حظ بہٕ حظ اوسُس ونان یہِ بہٕ اوسُس ونان بہٕ یِمہٕ ہا بہٕ اوسُس ٹھیٖک حظ چھُ صُبحن حظ یِِمہٕ انشاء اللہ آ نہ حظ ژورِ ژورِ حظ یِِمو اِنشاء اللہ ٹھیٖک حظ چھُ ادٕ کیٛاہ اسلام